السلام علیکُم مےٚ حظ پرٛوژھ سوال اکھ أکۍ تُہندۍ یٔمی اے آیۍ بھارت کالجہِ کی أکۍ کاڈنیٹرن یٔمۍ ساتہٕ مےٚ تٔمۍ ووٚن یَتھ مُتعلِق یَتھ ایپلِکیشنہِ مُتعلِق ییٚلہِ تہِ یِمو سورُے مےٚ ووٚن زِ کیاہ چھُ کَرُن تہٕ پَتہٕ حظ پروٚژھ تِمو سوال اکھ دوٚپُکھ ژٕ گٔے کھا ماٹِویٹ وۄنۍ یِم ٹاسکہٕ کرنہٕ خٲطرٕ تہٕ مےٚ حظ دیُت تِمن جواب آ بہٕ گٔیس ماٹِویٹ اَصٕل پٲٹھۍ یہِ کٲم کرنہٕ خٲطرٕ تِمو دوٚپ ژٕ کیازِ گٔیکھ وۄنۍ ماٹویٹ یہِ کٲم کرنہٕ خٲطرٕ تہٕ مےٚ حظ دوٚپ تِمن یورٕ مےٚ دوٚپُکھ اَمہِ سۭتۍ مِلہِ سانہِ کٲشِر زَبٲنۍ واریاہ زیادٕ فٲیدٕ سٲنی کٲشِر زَبان چھِ وۄنۍ گٔمٕژ مطلب یہِ حظ چھِ وۄنۍ مۄکلیمٕژ یَتھ مطلب یہِ ٲسۍ باقٕے ہِندوستانَس منٛز ٲسۍ نہٕ اَلریڈی یہِ چلان کِہینۍ مَگر وۄنۍ حظ چھِ ییٚتہِ تہِ گوٚومُت واریاہ کٔشیٖر منٛز اَمیُک اَثر کم وۄنۍ نہ حظ چھِ ییٚتہِ تہِ زیادٕ لُکھ یہِ زَبان اِستعمال کران کِہینۍ مےٚ حظ دیُت تٔمِس مےٚ دوٚپُس اَگر تُہۍ یژھ قدم تُلمُت چھُو اَگر تُہۍ یہِ یَتھ قدمَس منٛز کامیاب گژھو تہٕ اَمہِ سۭتۍ ہیٚکہِ لُکن فٲیدٕ یِتھ لُکن یی بیٚیہِ زیٚہنَس منٛز آ ییٚمہِ کٲشِر زَبانۍ تہِ ہُند چھُ اَصٕل فٲیِدٕ تِمن باسہِ نہٕ یہِ فضوٗل زَبان کِہینۍ اَگر حظ تِمن کُنہِ تہِ بروزَرس پٮ۪ٹھ اَصٕل پٲٹھۍ کٲشُر زَبٲنۍ ہُند تہِ کیٚنٛہہ مِلان آسہِ تِم دَپن اَوے یہِ تہِ چھنہٕ فضوٗل زَبان کیٚنٛہہ اَمیُک تہِ چھُ اَصٕل فٲیِدٕ تِم کَرٮ۪ن کوٗشش دَپن آ اَسہِ أسۍ تہِ گژھِ کٲشُر گژھِ تَگُن شُرین تہِ ہسا مِلہِ اَمیُک فٲیدٕ آ ضروٗرت لگیکھ کُنہِ ساتہٕ تہٕ تِم کرن کوٗشش پَنٕنین شُرین تہِ کٲشُر ہیٚچھناوُن کٲشُر حظ چھُ آز موکلیمٕژ وۄنۍ زَبان یہِ چھنہٕ ییٚتہِ تہ کٔشیٖر منٛز تہِ وۄنۍ چلان زیادٕ کہینۍ وۄنۍ چھُ ییٚتہِ تہِ لوٚگمُت زیادٕ یِم نٔے نٔے شُرۍ چھِ تِم حظ چھِ لٔگمٕتۍ زیادٕ وۄنۍ اُردو اِنگلِش ہیٚچھُن باقٕے زَبان ہیٚچھنہِ کٲشرِس پٮ۪ٹھ چھِ نہٕ زیادٕ تَوجوٗ دِوان کِہینۍ اس لیے اَگر یہِ چھُ واریاہ اَصٕل قدم اَگر ییٚمہِ سۭتۍ یِم یَتھ منٛز کامیاب گژھن یِم تہٕ یِمن حظ اَمہِ سۭتۍ مِلہِ واریاہ زیادٕ فٲیدٕ سانہِ زَبٲنۍ تہٕ تَمہِ موٗجوٗب حظ چھُ کَتھِ کٲشُر حظ گژھِ اَصٕل پٲٹھۍ ماٹویٹ یہِ کٲم کرنہٕ خٲطرٕ اَگر تٔمِس وَننہٕ یہِ زِ یہِ اَمہِ کٲشِری زَبانۍ مِلہِ اَمہِ سۭتۍ فٲیدٕ تہٕ کانہہ تہِ گژھِ ماٹویٹ یہِ کٲم کرنہٕ خٲطرٕ توے حظ ییٚلہِ مےٚ بوٗز ییٚلہِ مےٚ تہنٛد کوڈنیٹرن ووٚن سُہ کوسچن تہٕ مےٚ دوٚپُس آ بہٕ چھَس ماٹویٹ تِکیازِ اَمہِ سۭتۍ یی سانہِ کٲشِر زَبانۍ فٲیدٕ تہٕ بہٕ چھس تیٚلہِ اَصٕل وِلنگ یہِ کٲم کرنہٕ خٲطرٕ